یِم کُلۍ سٲنِس باغس منٛز سانٮ۪ن واریٚن منٛز وۄپدان چھِ تِمو پٮ۪ٹھ چھِ أسۍ نوٚو کُلۍ یِتھۍ کٔنۍ لاگان زِ پرانٮ۪ن کُلٮ۪ن چھِ نٔو پیوند یِوان تراونہٕ مثلاً اَگر کانہہ ژوٗنٹھۍ کُل چھُ آسان کانٛہہ چھُ آسان اَمریٖکن میوٕ تَتھ چھِ یِوان ڈیلشس میوٕچ پیوند کرنہٕ تہٕ تَمہِ پٮ۪ٹھ چھُ سُہ نوٚو کُل بَنان کُنہِ ژٕنن کُلِس چھِ اِوان ژیرن ہٕنز پیوند تراونہٕ تہٕ تَتھ چھِ ژیرٕ کھسان یِتھۍ کٔنۍ چھِ أسۍ پرانیٚو کُلٮ۪و پٮ۪ٹھ نٔیۍ کُلۍ وۄپداوان تہٕ یِم پرٲنۍ کُلۍ أسۍ ژَٹان چھِ تِمن ہنز ہن أڑۍ ہن سُہ چھِ أسۍ ژھٕنان ترٲیِتھ کیازِ سُہ چھنہٕ پَتہٕ کُنہِ کارِ ہُند آسان کِہیںۍ پَتہٕ تِمن نٔو پیوند ترٲیِتھ چھِ أسۍ نوٚو میوٕ حٲصِل کران تہٕ سُہ چھِ پَتہٕ أسۍ بازر سوٗزِتھ پیٹٮ۪ن منٛز بند کٔرِتھ بازر سوزان تہٕ تَتہِ چھُ سُہ میوٕ خریدارن کٕننہٕ یِوان تہٕ اَسہِ تہِ چھُ فٲیدٕ مِلان تہٕ خریدار تہِ چھُ لُطُف اَندوز گژھان